یِتھ کٔنۍ زَنہٕ أسۍ وُچھو کہِ بڈگٲمۍ ڈِسٹرٛکَس منٛز چھِ واریاہَن قٕسمَن ہُنٛد آرٹ یِوان وٕچھنہٕ لُکَن منٛز تِم تَمٮ۪ن تِمَن آرٹَن ہُنٛد جُنوٗن یِوان وٕچھںہٕ واریاہَن قٕسمَن ہٕنٛدۍ مختلف آرٹ چھِ لُکَن منٛز ییٚمہِ کہِ وجہ سۭتۍ تِم پَنٕںۍ زندگی چھِ پَکناوان پَنُن روزگار چھِ پَکناوان جیسے اَتہِ چھِ یِوان وٕچھنہٕ کرٛالہٕ کٲم قٲلیٖن کٲم یا سوزنہِ کٲم یا تَمہِ علاوٕ پشمیٖن کٲم یِم کامہِ کٔرِتھ چھِ لُکھ پَنٕنۍ زندگی بسر کَران سوزنہِ کٲم اگر أسۍ وٕچھو تَتھ منٛز چھِ کورِ واریاہ زیادٕ پَنُن کورِ سۄ کٲم کٔرِتھ پَںٕںۍ پَنُن روزگار پَکناوان یہِ ٲس گۄڈنی واریاہ زیادٕ یہِ ٲس نہٕ تیٖتِس پَیمانَس پٮ۪ٹھ اَتہِ مگر لُکو ہیوٚچھ یہِ آرٹ تہٕ کٔرٕکھ پَنٕنۍ پنٛنہِ روزگار خٲطرٕ تُلُکھ یہِ آرٹ تہٕ کٔرٕکھ اَتھ منٛز پَنٕنۍ زندگی بَنٲوٕکھ اَتھ آرٹَس منٛز تاکہِ تِم ہٮ۪کَن اَمہِ سۭتۍ روزگار کَمٲوِتھ یِم اَتہِ کورِ چھِ یِم چھِ سوزنہِ کٲم کٔرِتھ پَنٕنۍ زندگی پَکناوان پَنٕنۍ روزمَرٕکۍ خرچہِ پَکناوان واریاہ چھِ أتھۍ پٮ۪ٹھ ڈِپٮ۪نٛڈ بیٚیہِ اگر أسۍ وٕچھو قٲلیٖن کٲمَ گۄڈنی آسہٕ واریاہ مقدارَس منٛز یِوان اَتہِ لُکھ یہِ کٲم کَران کَران مگر یُتھٕے وۄنۍ ٹایم ہیوٚتُن گژھُن اَتہِ ہیٚژٕنۍ یہِ کَم گژھٕنۍ مگر مطلب توتہِ چھِ یِوان واریاہ وٕچھنہٕ واریاہ لُکھ چھِ وٕنہِ تہِ اَتھ کامہِ کامہِ سۭتۍ پَنٕنۍ زندگی بسر کَران اگر أسۍ وٕچھو کرٛالہٕ کٲم اَتہِ کیٚو لُکو چھِ وٕنہِ تہِ سۄ کٲم پَنُن سُہ آرٹ تھوٚمُت زنٛدٕ پنٛنٮ۪ن شُرٮ۪ن چھِ تِم ہیٚچھناوان تاکہِ یہِ گژھِ نسٕل درنسٕل منتقِل تہٕ یہِ کرٛالہٕ آرٹ روزن مشہوٗر یہِ کرٛالہٕ آرٹ روزِ وٕنہِ تہِ تَتہِ زِنٛدٕ ییٚمہِ کہِ وجہ سۭتۍ بڈگام واریاہ زیادٕ مشہوٗر چھِ یا اَتہِ وٕچھو أسۍ باقٕے قٕسمَن ہٕنٛدۍ تہِ کٲم چھِ جیسے پَشمیٖن چھِ اَتہِ یِوان بَناونہٕ ییٚمہِ کہِ وجہ سۭتۍ لُکھ پَنٕنۍ زندگی چھِ پَکناوان تہٕ لُکھ چھِ پںٛنٮ۪ن نسٕل درنسلَن ہیٚچھناوان تاکہِ یہِ آرٹ ییٚمہِ وجہ سۭتۍ تِم پہچاونہٕ چھِ یِوان ییٚمہِ وجہ سۭتۍ تِم پَنٕنۍ زندگی چھِ پَکناوان پَنُن روزگار چھِ پَکناوان سُہ گژھِ تِہِنٛدٮ۪ن نَسلَن منٛز تہِ منتقل گژھُن تہٕ یہِ آرٹ گژھِ زنٛدٕ روزُن یا أسۍ اَمہِ علاوٕ وٕچھو اَتہِ ہِسٹرٛی ٲس واریاہ زیادٕ آرٹَن ہٕنٛز مگر تِم چھِنہٕ وٕنکیٚس یِوان کَرنہٕ کِہیٖنۍ مگر اگر أسۍ وٕچھو توتہِ چھِ واریاہ پَیمانَن منٛز لُکھ کَران پَسنٛد پَنُن آرٹ یوٗز کٔرِتھ پَنُن سِکِل یوٗز کٔرِتھ تہٕ اَتھ آرٹَس نوٚو اَکھ تہٕ اِمیج دِنہٕ اِمیج دِتھ یہِ یوٗز کَران تاکہِ پَنٕنۍ زندگی ہٮ۪کَن بَسر کٔرِتھ یا رَگٕز چھِ اَتہِ یِوان بَناونہٕ واریاہَن قٕسمَن ہٕنٛدۍ قٲلیٖن چھِ یِوان بَناونہٕ ییٚمہِ کہِ وجہ سۭتۍ لُکھ واریاہ زیادٕ پَسنٛد چھِ کَران سۄ کٲم کَرٕنۍ